ہیٚلو وعلیکُم اسلام حظ اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ آ جِناب فرمٲیِو حظ ٹھیٖک تُہۍ کَتہِ چھُو روزان حظ اچھا ٹھیٖک ٹھیٖک کَر پٮ۪ٹھ چھُو پیکِنٛگ تۅہہِ کَرٕنۍ تہٕ تۄہہِ ما لٲگوٕ والٕنۍ کِنہٕ تۄہہِ چھُو وٲلِتھ تَمے حِساب وُچھو أسۍ اَچھا ٹھیٖک ٹھیٖک گوٚو دیٹ میٖنٕز پگہٕے چھُ اَسہِ تیٚلہِ وَسُن کٔژ براے وٲلۍ چھِو تۅہہِ ضروٗرت کٔژ تۄہہِ کٔژ چھِو ضروٗرت تۄہہِ چھُو مطلب مۄکلاوٕنۍ کٔژَن دۄہَن منٛز کیٛاہ گژھِ تہٕ نہَ حظ دۄہَس دۄہ لَگہِ نہٕ شیٚن ہَتھن پیٹٮ۪ن کیٚنٛہہ تہٕ ٹایم لَگہِ زٕ ترٛےٚ دۄہ لَگن تُہۍ ؤنِو یہِ تۄہہِ چھُوا تُہۍ کٔرِوا پیٹہِ حِساب کِنہٕ دۄہ پٲٹھی کٔرِو تُہۍ مطلب دۄہَس پٲٹھی کٔرِیوا کِنہٕ اَز حظ چھِ ریٹ تھوڑا اَز چھِ ہٮ۪وان ساس رۄپیہِ دۄہَس صُبَحن نَیہِ بَجہِ پٮ۪ٹھ شامَن پانٛژَن بَجن تانۍ ٹھیکَس منٛز حظ یہِ ڈِپٮ۪نٛڈ مطلب أسۍ ہٮ۪کو پیٹہِ ہٮ۪تھ مطلب وُہ رۄپیہِ تہِ مطلب سُہ مال چھُ وُچھان سُہ روزِ یُس کیٛاہ چھِ وَنان اَتھ گرٛیڈِنٛگ مِشیٖن تہِ اگر لاگہوس تَمہِ سۭتۍ گژھِ جلدی یی تھوڑا بہت تہٕ پَتہٕ چھِ بَراے وٲلۍ ژور یِمو أسۍ تہٕ بَرٕہوکھ تَمے حِساب چھُنہٕ حظ ٹھیٖک ٹھیٖک ٹھیٖک چلو ٲٹھ شَتھ حظ کَرو تہٕ بیٚیہِ مگر بَتہٕ اکھ تہٕ چاے گژھِ تُہٕنٛدِ طرفہٕ آسٕنۍ اَہَن حظ وۄنۍ چھِ أسۍ دوٗرِ پٮ۪ٹھ یُن تہٕ تَمہِ موٗجوٗب چھُ گژھان تھوڑا مُشکِل وۄنۍ کَتہِ والو گرِ پٮ۪ٹھ سۭتۍ بَتہٕ تہٕ أسۍ یِمو پانٛژھ اگر أسۍ گرٛیڈِنٛگ مِشیٖن سۭتۍ وٲج تہٕ تیٚلہِ پانٛژ ژور اگر نہٕ تیٚلہِ چھُ اَنُن ہُہ تہِ سۭتۍ اَسہِ گوٚو پانٛژھ تتیٚلہِ وۅنۍ نَنہِ صُبَحن تَمے حِساب تُہۍ تھٲوِو پانٛژھ تَتھ حظ لگن ترٛےٚ دۄہ ترٛےٚ دۄہ دۄہَس چھِ نَفر چھِ ہٮ۪کان تٕرٛہ پیٹہِ کٔڈِتھ دۄہَس تَمے حِساب مطلب ترٛےٚ آہَن حظ ترٛےٚ ژور تہِ لَگٮ۪نَس تِکیٛازِ اَتھ چھِ گژھان اَصٕل پیکِنٛگ چھِ گژھٕنۍ اگر أسۍ جلدی کَرو یِمو روزِ تھوڑا اورٕ یورٕ ہیٚکہِ گٔژھِتھ تہٕ پَتہٕ چھِ مالَس ہٮ۪کان واتناو واپَس ریٹ کَم یِتھ أسۍ کَرو اَصٕل پیکِنٛگ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کیٚنٛہہ اَہَن حظ ٹھیٖک آہَن حظ ٹھیٖک وُچھو نا أسۍ وُنکٮ۪س أسۍ اگر مےٚ نَفر بَنیو تہٕ تیٚلہِ کَرو بہٕ پَتہٕ بیٚیہِ فون تیٚلہِ وَسو أسۍ اَکھ زٕ نَفر بیٚیہِ علاوَے اَدٕ حظ چلو ٹھیک ٹھیٖک ٹھیٖک اَچھا ٹھیٖک اَچھا اَدٕ حظ چلو اَدٕ حظ سلامُ علیکُم